پَنداہ دَسَمبر زٕ ساس پانٛژھ ترٛےٚ سَتمبر زٕ ساس کُنوُہ اکھ جنؤری کُنوُہ شیٚتھ ارنَمَتھ پٕنژٕ جوٗن زٕساس اکوُہ ترٕہ مارٕچ کُنوُہ شیٚتھ نمنَمَتھ